بانٛڈی پورہ ڈِسٹِرٛکٹَس منٛز چھُ واریاہ سکوٗلٕز کالیجِز یوٗنیورسٹیٖز تہٕ بیٚیہِ باقٕے ٹرٛینِنٛگ سینٹرٕز اَتِچ فیٖس چھِ ایفٲرڈیبُل تہٕ چھِ بَچن خٲطرٕ تہٕ بیٚیہِ نان ایفٲرڈیبُل تہِ چھِ غریٖب شُرٮ۪ن خٲطرٕ بیٚیہِ اَتہِ چھِ واریاہ واریاہ قٕسمٕکۍ سَبجَکٹہٕ تہِ یوان پَرناونہٕ جیسے کہِ اَتہِ چھِ یوان پَرناونہٕ اِنٛگلِش چھِ یِوان پَرناونہٕ اُردو کَشمیٖری بیٚیہِ تہِ واریاہ ساینَسہٕ ساینَس چھِ یِوان پَرناونہٕ یِمَن سکوٗلَن منٛز بانٛڈی پورہ سارویو کھۄتہٕ مشہوٗر سکوٗل چھِ سینٹ جوزِب سکوٗل بانٛڈی پورہ سُہ چھُ واریاہ زیادٕ مشہوٗر اَتہِ بیٚیہِ چھِ گو اَتہِ بانٛڈی پوراہَس منٛز اَکھ گورمنٹہٕ ڈِگری کالیج تہِ یُس زِ واریاہ مشہوٗر چھِ اَتہِ ییٚتہِ لَچھَن منٛز چھِ شُرۍ پَران یِمَن کالجَن منٛز چھِ یِوان پرٛتھ کانٛہہ سَبجَکٹہٕ چھِ یِوان اَتہِ پَرناونہٕ جیسے کہِ اَتہِ چھِ یِوان آرٹٕس چھِ یِوان پَرناونہٕ ساینَس چھِ یِوان پَرناونہٕ بیٚیہِ کامٲرٕس چھِ یِوان پَرناونہٕ بیٚیہِ تہِ واریاہ واریاہ چھِ اَتہِ ٹرٛینِنٛگ تہِ گَژھان یِمَن جایَن ٹریٚنِنٛگَن منٛز چھِ یِوان جیسے کہِ سٕژٕ کٲم چھِ یِوان بیٚیہِ تہِ شال وَنٕنۍ چھِ یِوان بیٚیہِ کَمپیٛوٗٹر ہیٚچھناوُن بیٚیہِ تہِ واریاہ واریاہ کامہِ چھِ یِمَن منٛز یوان بیٚیہِ چھِ یِم تہِ اَتہِ اِنسچیٛوٗٹ چھِ اَپرچُنِٹیٖز چھِ لُکن خٲطرٕ تِم چھِ واریاہ زیادٕ اَتہِ بانٛڈی پورہ ڈِسٹِرٛکٹَس منٛزَ بانٛڈی پورہ چھِ اَکھ مَشہوٗر مشہوٗر ڈِسٹِرٛکٹہٕ کٔشیٖرِ ہٕنٛز یہِ چھِ واریاہ پرٛٲنۍ جاے اَکھ بانٛڈی پوراہَس منٛز چھِ یِم یوٗنیوورسٹیٖز چھِ کالجز چھِ ٹرٛینِنٛگ سینٹٲرٕز چھِ یِم چھِ واریاہ مشہوٗر گٔمژٕ پرٛتھ جایہِ تہٕ اَتہِ چھِ یِوان نٮ۪برٕ پٮ۪ٹھ تہِ چھِ یِوان کیٚنٛہہ شُرۍ اور پَرنہِ اَتِچ یِم تہِ فیسَلٹیٖز چھِ گورمنٹَن تھایمَژَٕ جیسے کہِ گورمِنٛٹ ڈِگری کالجَس منٛز چھِ ساینَسٕچ تَتہِ ساینس فیکَلٹی ہٕنٛز یِم تہِ تَتہِ فیسَلٹیٖز چھِ جیسے کہِ تَتہِ چھِ یِوان ایٚکٕسپیرِم۪نٛٹس چھِ یِوان تَتہِ کَرنہٕ بیٚیہِ تہِ واریاہ واریاہ لیبارٹریٖز چھِ تَتہِ تِم چھِ واریاہ زیادٕ مشہوٗر گمژٕ وٕ تَتِچ تٲلیٖم چھِ واریاہ تھٔز بانٛڈی پوراہٕچ تٲلیٖم چھِ واریاہ زیادٕ تھٔز یوان ماننہٕ بیٚیہِ چھِ اَتہِ ہایَر سیکنٛڈری سکوٗل بانٛڈی پورہ ییٚتہِ لٔڑکہٕ تہٕ بیٚیٕہِ لٔڑکی چھِ پَران اِکوَٹَے تِم چھِ تَتہِ آس تِمَن چھِ تَتہِ یِوان دِنہٕ کو ایجوُکیشَن بیٚیہِ تہِ چھِ واریاہ چیٖز یِم تہِ بانڈی پوراہَس منٛز گژھان چھِ جیسے کہِ تَتہِ چھِ سِٹیٚڈیَم اَکھ چھِ تَتہِ ییٚتہِ زَن شُرۍ چھِ گِنٛدان آسان تَتہِ چھِ یِوان گِنٛدنہٕ کِرکٹ چھِ یِوان گِنٛدنہٕ فُٹ بال چھِ یِوان گِنٛدنہٕ والی بال چھِ یِوان گِنٛدنہٕ بیٚیہِ تہِ چھِ تَتہِ واریاہ واریاہ جایہِ بانٛڈی پوراہچ مشہوٗر جاے چھِ اَکھ تَتہِ چھِ اَکھ لیک تہِ تَتہِ چھِ اَکھ لیک تہِ ییٚتہِ زَن شُرۍ چھِ گَژھان ایکٕسکرشَن تہِ چھِ گَژھان تور بیٚیہِ تہِ چھِ تَتہِ یِم تہِ اِنسچیٛوٗٹ چھِ بانٛڈی پوراہَس منٛز تِم چھِ سارِوٕے کھۄتہٕ بہتریٖن اِنسچیٛوٗٹ تَتیُک فیٖس تہِ چھُ واریاہ واریاہ کَم چھِ بیٚیہِ چھِ شُرۍ ہٮ۪کان سُہ ایفٲرڈ تہِ کٔرِتھ